ٹؠکنالجی ہسا کوٚر واریاہ رول کوٚر تٔمۍ سانؠن فیملین منٛز کیازِ برونٛہہ کالی ییٚلہِ وٕچھان ٲس ٹیکنالجی ٲس نہٕ کُنہِ ہیوٗمَن لایف اوس واریاہ دۄشوار گژھان مِثال کے طور پر اگر اسہِ کانٛہہ چیٖز اوس دُکان پؠٹھ آسان اَنُن اَسہِ اوس پؠٹھ پیوان گۄڈٕ بازر گژھُن پَتہٕ آسہِ ہا کِراے نہ آسہِ ہا غریٖب سُہ اوس گژھُن واریاہ مُشکِل ایفٲڈ کرُن سُہ کِراے گاڑِ کھژُن وۄتہِ اوس جام آسان لگان اوس ٹایم وقت اوس زایہِ گژھان پؠوان اوس دُکانس منٛز گژھُن اسہِ اوس دۄہَس اوس گژھان دربٔدر البتہ ینہٕ پؠٹھ ٹیکنالجی آیہِ وۄنۍ تن پؠٹھ گرِ پؠٹھ ہسا بہٕ اسہِ سون لایف سٹایِل گوٚو چینج أسۍ چھِ گرِ پؠٹھ گرِ بِہتھ ہؠکان فونس پؠٹھ دِو اکھ کِلِک آرڈر کوٚر سُہ چھُ آسن گنٛٹہٕ بعد گرِ گرس کیٛاہ چھِ امہِ سۭتۍ امہِ سۭتۍ بچو سون وقت تہِ سون کِراے تہِ بچٲی امہِ سۭتۍ سورُے چھُ اَسہِ گرٕ واتان کینٛہہ تہِ اگر اَسہِ ضروٗرتھ آسہِ ٹیکنالجی سۭتۍ چھُ آسان گژھان بیٚیہِ ہسا بیاکھ کٲم برونٛٹھ کالہِ ٲسۍ کران کٲم أسۍ ٲسۍ ستپشن ہسا تِمو گرِٹنیو سۭتۍ البتہ آز چھِ کٲم گژھان آز مٔشیٖن آیہِ تِم مٔشیٖن آیہِ برونٛٹھ اگر فون آسیٛا کٲنٛسہِ ایٚمَرجَنسی پیٚیہِ ہے کینٛہہ تٔمِس اوس پؠوان چِٹھۍ سوزٕنۍ توٗرۍ اوس یا نفر پؠوان تٔمِس آلوسَ سوُن نہ تہٕ اَگر کانٛہہ تہِ ایٚمَرجَنسی پیے البتہ یُس أزیُک دور چھُ فون آیہِ ساروی کھۄتہٕ بٔڑ ٹؠکنالجی گرِ بچ دِتھ فونَس چھُ واتان امریکا ہؠکو کتھ کٔرِتھ فلستیٖن ہؠکو کتھ کٔرِتھ غرٕض دُنہِکِس کُنہٕ تہِ کونس منٛز ہؠکو أسۍ مِنٹن منٛز وٲتِتھ تہٕ گرِ بِہِتھ